بہٕ ہسا ٲسٕس یہِ ٹرٛاوٕل کَران جیٚمہٕ پٮ۪ٹھ شُپین تہٕ یَتھ ہۅتھ منٛز بہٕ ٹرٛیوٕل اوسُس کَران مےٚ ہسا ییٚلہِ تٔمِس کِراے وِراے حظ دِژ تہٕ ییٚلہِ بہٕ نٮ۪بر درٛاس وۅنی بہٕ کھوٚتُس بیٚیِس گاڑِ مےٚ ہسا اوس موبایِل مگر پٮ۪ومُت مگر مےٚ چھُ شک مگر سُہ چھُ مےٚ تٔتھۍ منٛز وۅنی اَگر سُہ مطلب اوٗکُن یِکُن آسہِ پٮ۪ومُت تہٕ بہٕ چھُس کَران گُزٲرِش سُہ اَگر تِم مطلب تُلن سُہ تہٕ تِم ہسا دِیَن آ یُس سُہ تُلہِ تٔمِس ہسا دِمہٕ بہٕ انعام تہٕ بیٚیہِ چھُس بہٕ أمِس کیب ڈرٛیورس تہِ کَران گُزٲرِش اَگر یہِ أمۍ ہسا تُل تہٕ اَگر مےٚ یہِ دِیہِ ہا یہِ گَژھِ ہے میٛانہِ خٲطرٕ اَصٕل تہٕ ییٖتِس مےٚ یہِ فون چھُ تَمہِ کھۅتہٕ نٮ۪صف دِمہٕ بہٕ تٔمِس یُس مےٚ یہِ تُلہِ وۅنی کَرٕہا نہٕ بہٕ کیٚنٛہہ تیٛوٗتاہ تہِ کیٚنٛہہ تہِ مگر اَتھ منٛز چھِ کیٚنٛہہ ڈاکیٛوٗمٮ۪نٹس واکیٛوٗمٮ۪نٹس بہٕ ہسا چھُس پران سِٹوڈنٛٹ اَکھ تہٕ اَمی

اَمہِ اپور ہٮ۪کہٕ نہٕ بہٕ کِہیٖنٛۍ کٔرِتھ اَگر تُہۍ ہیٚکِو دِتھ تہٕ سُہ گوٚو تُہٕنٛدِ خٲطرٕ واریاہ بوٚڈ احسان اَسہِ تٔمۍ سُنٛد یُس مےٚ دِیہِ